أسۍ حظ چھِ ٹھیٖک طاریق صٲب چھُو حظ ٹھیٖک پٲٹھۍ چھُو حظ صحت چھُو حظ ٹھیٖک أسۍ حظ چھِ ییٚتی روزان حظ اَسہِ وُچھیے فیس بُکَس پٮ۪ٹھ تُہٕنٛد یہِ أسۍ چھِ پُلوامہِ پٮ۪ٹھ حظ فیس بُکَس وُچھیے تُہٕنٛد آ فیس بُک پٮ۪ٹھ وُچھے بوٹ کیٛاہتامَتھ حظ یہِ بوٹ ووٹ چھِ چلاوان تُجے مےٚ فیس بُک پٮ۪ٹھ نمبَر یہِ فیس بُک پٮ۪ٹھ وُچھے مےٚ نمبَر تہٕ تَمے کوٚر مےٚ فون بہٕ اوسُس اَز یَپٲری تُہۍ چھُو نہٕ حظ بانٛڈی پوٗرا پٮ۪ٹھٕے آ تہٕ بہٕ اوسُس یَپٲری تہٕ مےٚ دوٚپ بہٕ کَرٕ توہہِ سۭتۍ کَتھ تہٕ مےٚ اوس یہِ حظ اوٗرۍ وۅلرَس کَرُن چکرا حظ اَز چھِنہٕ حظ کھسُن تور کیٚنٛہہ اَچھا اَچھا اَچھا اَہَن حظ وۅنۍ اَسہِ سُہ ویو پواینٛٹ چھُ تہٕ ویو پواینٛٹَس دِمَو نظر آ بیٚیہِ بوزیے مےٚ کیٛاہتانۍ لانٛکھ چھِ اَتہِ لانٛکہِ پٮ۪ٹھٕ تٔمی موٗجوٗب کَرے مےٚ مےٚ دوٚپ گژھو اَز بہٕ چھُس ییٚتی حظ مےٚ چھُ پگاہ نٮ۪بَر حظ گژھُن دہلی تُہۍ ہٮ۪کِو نا حظ کھٔسِتھ ؤنکٮ۪س ہیٚکِو نا کھٔسِتھ تُہۍ اگر باہَن تامَتھ تہِ وٲتِو دۄن بَجَن تامَتھ تہِ وٲتِو کیٚنٛژھا کٔرِو حظ بہٕ چھُس ییٚتی بانٛڈی پوٗرا وُنکٮ۪س حظ تٔمی موٗجوٗب بہٕ چھُس نٔزدیٖکٕے پگاہ چھِ مےٚ ؤنۍ نیرُن مےٚ چھِ فُلایِٹ حظ اوٗرۍ مےٚ چھِ دہلی گژھُن نہٕ مےٚ چھِ صُبنحَس سُلی نیرُن باہ بجے حظ ٹِکَٹ نہَ حظ مےٚ چھَنہٕ حظ صُبحَس باہ بَجے ٹِکَٹ فُلایِٹ چھَنہٕ حظ مےٚ تھٲومٕژ ٹِکَٹ کٔڈِتھ حظ مےٚ چھِ باہ بَجے حظ سریٖنگر واتُن کیٛاہ کیٛاہ ژٕ ہٮ۪کَکھ نا یِتھٕے پٲٹھۍ نمبَرٕ روٚستٕے یِتھ حظ أسۍ حظ چھِ بُکَس بُکَس ہٮ۪کِو نہَ نہَ دوٚپُس حظ بُک گَو وۅنی یِتھٕے پٲٹھۍ تہٕ بُکَس مےٚ چھِ بُکَس گژھُن حظ یہِ ما حظ وۅنۍ ما حظ یِمہٕ دوٚپمَے اچانٛک حظ وُچھ مےٚ تہٕ مےٚ وُچھ اَتہِ یہِ زبردس خوٗبصوٗرَت جایا تہٕ مےٚ دوٚپ کَرَو چکرا مےٚ اوس نہٕ پُلان کِہیٖنٛۍ تَمےَ موٗجوٗب حظ

نہٕ مےٚ وُچھ حظ ؤنکٮ۪نسٕے حظ تِکیٛازِ بہٕ اوسُس موبایِل چلاوان اَتہِ پےٚ مےٚ نظر اَتھ کُن تہٕ مےٚ وُچھ مےٚ باسٮ۪و یہِ چھِ زبردس جاے اَہَن حظ خوٗبصوٗرَت وۅنۍ کٔرِو حظ کیٚنژھا یَپٲرۍ گٔے ٹایِم تہٕ ٹایِم حظ گوٚو مےٚ باسان بہٕ چھُس ییٚتی بانٛڈی پوٗرا ٹایمَس دِیُو تُہۍ نظر آ آ اَدٕ سا اَدٕ سا چلو ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ